رُوانٛگَن تَتھ سۭتۍ چھِ أسۍ ترٛاوان شِملا مژٕرٛوانٛگَن یا وانٛگَن گۄڈٮ۪تھ یا کۄکُر آسہِ رَنُن أسۍ چھِ تھاوان گۄڈٕٮ۪تھٕے ایٚمِکۍ یِمَن چیٖز چھِ لگان تِم تھاوان تیار اگر بیٚیہِ رُوانٛگَن تہٕ شِملا مژٕرٛوانٛگن آسَن رَنٕنۍ بہٕ چھَس تھاوان رُوانٛگَن نِکرٲیِتھ شِملا مژٕرٛوانٛگن تہِ ژٔٹِتھ چھٔلِتھ اگر کۄکُر آسہِ رَنُن تَتھ چھَس بہٕ تھاوان کۄکُر چھٔلِتھ ویٚلِتھ گَنٛڈٕ نِکرٲیِتھ کیٛاہ چھِ اَتھ وَنان بیٚیہِ چھِ واریاہ چیٖز تَتھ خٲطرٕ تھاوان تیار حالانکہِ مَصال نوٗن مَژٕرٛوانٛگُن لیٚدٕر بیٚیہِ گرم مصالہٕ عٲلچیٖن دالہٕ تھاوان سورٕے تیار بیٚیہِ روٚن ووٚن ژٹان تھاوان صاف کٔرِتھ گَنٛڈٕ صاف کٔرِتھ تہٕ تاکہِ اَسہِ چھِ گژھان پَتہٕ رَنٛنَس منٛز واریاہ زیادٕ سہَل